وعلیکُم السلام اہن حظ آ ؤنِو حظ کیٚنٛہہ نہٕ حظ چھُنہٕ تُہۍ أنۍزیو صُبسہٕ بہٕ چھُس دَہاے بَجہِ ییٚتھی تُہۍ أنۍزیو بہٕ دِمو تۄہہِ واپَس بَدَل بُک